پانٛژھ نمبر یِم زَن دَہ پٮ۪ٹھ دَہَن لَچھَن تام یِوان چھِ تِمَن منٛز چھُ پنٛداہ ساس ژور ہَتھ ترٛوٚوُہ شَتووُہ ساس پانٛژھ ہَتھ ژوٚوُہ ترٛےٚ لَچھ تُرٛونٛزاہ ساس ژور ہَتھ اَکہٕ وُہ سَتھ لَچھ اَٹھووُہ ساس ترٛےٚ ہَتھ دُنَمَتھ تہٕ نَو لَچھ تیتٕرٛہ ساس